ییٚس سانین گَرَن منٛز چھُ ٹالیٹ موٗجوٗد تہٕ اَتھ چھُ واریاہ رُت فٲیِدٕ یہِ زِ امہِ سۭتۍ چھُ سون ماحول صاف روزان تہٕ سون پرٮ۪تھ کانٛہہ چیٖز چھُ ماحولَس منٛز صاف روزان تہٕ یِہُنٛد رول چھُ صَفٲیٖی منٛز واریاہ زِیادٕ ٹالیٹ تہٕ لیٹرِنَن ہُنٛد اَمیُک فٲیِدٕ چھُ یہٕ کہِ یہِ چھُ اسہِ پرٛیٚموٹ کَران ہیٚلٕتھ تِکیازِ اگر أسۍ نٮ۪برٕ کَنۍ کھُلہٕ مٲدانَس منٛز یہِ ویسٹہٕ میٹیٖرِیَل ترٛاوو تہٕ امہِ سۭتۍ چھُ گَژھان سون اینورانمینٛٹ واریاہ زیادٕ خَراب ییٚمہِ سۭتۍ أسۍ پَننہِ خٲطرٕ تہِ چھِ ہیٚلتھَس مُتعلِق رِسٕک نِوان تہٕ پَننٮ۪ن ہَمسایَن ہٕنٛدۍ خٲطرٕ تہِ امہِ سۭتۍ چھُ سون یۄس یہٕ زٔمیٖن چھِ یَتھ أسۍ فَصل چھِ بناوان یا ییٚمہِ مٔنٛزۍ أسۍ پَکان چھِ کینٛہہ تہِ چھِ کَران یہٕ زٔمیٖن چھِ گَژھان تَباہ یہِ چھِ گَنٛدٕ گَژھان تہٕ یُس آب چھُ سُہ چھُ گَژھان خَراب تہٕ یِمَن ٹالیٹَن ہُنٛد فٲیِدٕ چھُ یُہے تہٕ امہِ سۭتۍ چھُ یہٕ بَچن یۄس ہسا رِسٕک آف اِنفیکشین چھُ آسن تہٕ سۄ تہِ چھِ پرٛٮ۪تھ کُنہِ اِنسان سٕنٛدۍ خٲطرٕ خَتٕم گَژھان تہٕ وونۍ اگر أسۍ وٕچھو اگر نہٕ یِم آسِہ ہن کینٛہہ اسہِ کٕمَن مُشکِلاتَن ہُنٛد سامنہٕ پیٚیہِ ہا کَرُن اگر نہٕ ٹالیٹ آسہ ہا تہٕ بیمارِ پھہلہان وارِیاہ زیادٕ واریاہ زیادٕ لُکھ مَرِہان تِمو بیمارِیو سۭتۍ تہٕ امہِ سۭتۍ چھُ اَنسیف گَژھان سون آب یُس أسۍ پرٮ۪تھ چیٖزَ منٛز اِستعمال چھِ کَران کھینَس چینَس منٛز صاف صَفٲیٖی منٛز تہٕ سون ہایجیٖن یہِ گَژھہِ ہا واریاہ گَنٛدٕ سکوٗلَن منٛز تہِ چھِ ٹالیٹ واریاہ زیادٕ ضروٗری اَتھ چھِ اگر نہٕ یہٕ آسِہ ہاو امہِ سۭتۍ یی ہا یہٕ مُشکِلات بَچین گَژھہِ ہا واریاہ ٹایِم زایہٕ یِمن گَژھہِ ہا نہٕ پیٖرِیَڈٕس مِس تِمن یی ہا نہٕ ٹایِم سیٚود کینٛہہ خاص کر اِنسان سُنٛد عِزَت چھُ روزان بَرقَرار ییٚلہِ اَکھ ٹالیٹ چھُ گَرَس منٛز آسان اَتھ چھِ واریاہ زیادٕ فٲیِدٕ